اگر بہٕ کتھ کرٕ پننہِ علاقٕچ ییٚتہِ چھِ جایہِ جایہِ ٹورنامینٹ گژھان یِم زن زیادٕ تر چھِ آسان کرکٹ ٹورنامینٹ بیٚیہِ وا والی بال ٹورنامینٹ یِم زن کینٛہہ چھِ گوہرمنٹٕکۍ طرفہٕ گژھان کینٛہہ چھِ گژھان لُکو پانہٕ طرفہٕ کران تِم امہِ سۭتۍ چھِ دوٗر دراز علاقٕکۍ لُکھ واتان اتھ أمن ٹورنامینٹن منٛز شموٗلیت کرنہٕ خٲطرٕ اَمہِ سۭتۍ چھِ أکِس اکھ سۭتۍ پیار محبت بڑان دوستی چھِ بڑان أکِس اکھ سۭتۍ بیٚیہِ چھِ امہِ سۭتۍ اکھ انسان تندرست روزان جسمٲنی تہِ تندرست روزان روٗحٲنی تہِ تندرست روزان بیٚیہِ چھ أمو سۭتۍ اکھ انسان یِمو نشو وشو نِش دوٗر روزان بیٚیہِ چھِ اکھ انسان امہِ سۭتۍ واریاہ زیادٕ خۄش روزان بیٚیہِ چھِ امہِ سۭتۍ اکھ خوشی ہُنٛد ماحول علاقعس منٛز پٲدٕ گژھان یہِ چھِ یِمو گیمو سۭتۍ چھِ واریاہ واریاہ زیادٕ فٲیِدٕ اسہِ مِلان بے شُمار فٲیِدٕ مِلان